أسۍ ییٚلہِ ٹُوٮ۪لتھَس منٛز ٲس ٹیوٗشَن گژھان اَتہِ اوس اَسہِ یور مایِنٛڈ وایر ٲسٕس بہٕ ٹیوٗشَن گژھان تَتہِ اوس اَسہِ اَکھ کاڈِنٮ۪ٹَر تٔمِس اوس ناو یاسیٖن شاہ تِمَن ٲسۍ پَنٕنۍ سۄ اٮ۪کیڈمی تِم ٲسۍ زٕ بٲے تَتھ سۭتۍ کٲم کران اَکھ اوس مَنیجمٮ۪نٛٹَس سۭتۍ کٲم کران تہٕ اَکھ اوس یِہوٚے کاڈٕنٮ۪ٹِنٛگ کران مگر سُہ یاسیٖن سَر اوس واریاہ زیادٕ اَصٕل تٔمِس مطلب سُہ کوٗتاہ خوش اِسلٲق اخلٲقی اوس نیک اوس واریاہ زیادٕ اَصٕل سُہ اوس نہٕ زٔہٕنۍ تِنہٕ کانٛسہِ سۭتۍ بدتٔمیٖزی سان کَتھ کران تیز بَڈِس لہجَس منٛز کَتھ کران تَتی اَپوزِٹ اوس اَسہِ بیٛاکھ ٹیوٗشَن سٮ۪نٹَر تَتھ اوس ناو اِلایِٹ تَتھ منٛز اوس کاڈِنٮ۪ٹَر تِم ٲسۍ تیٖتیٛاہ بَدتٔمیٖز ییٚلہِ تِمَن سۭتۍ کَرِہے نا اِنسان مطلب کَتھ وَتھ تِم زَنہ فیٖس زَنہ آسے نہٕ تِم ٲسۍ کٔڑِتھ ژھٕنان سیوٚدُے دپان ٲسۍ نیٖرِو أسۍ ترٛاوَو نہٕ کِہیٖنۍ صُبحَس أنۍزیو فیس اَدٕ پٔرۍزیو یُس مگر یاسیٖن سَر چھِ سُہ اوس وَنان دپان اوس سہلٕے چھُ فیٖسُک چھِنہٕ کانٛہہ مسلہٕ صُبحَس پگاہ أنۍ صُبحَس بَنہِ نہٕ کِہیٖنۍ دۄیہِ دۄہ دۄیہِ ترٛیٚیہِ دۄہ أنۍزیو تُہۍ پٔرِو مگر کلاس کلاس گژھیو نہٕ توہہِ زایہِ گژھُن کِہیٖنۍ تِنہٕ مطلب سُہ کوٗتاہ اَصٕل اوس نا نہ کہ سُہ اوس نہ کوٚرِنُے یوت سۭتۍ اَصٕل پٲٹھۍ کَتھ کران کِہیٖنۍ تِنہٕ سُہ اوس لٔڑکَن تہِ سُہ اوس سیم تھاوان مطلب اِکوٮ۪لٹی کران تِتھٕے کَنہِ اوس سُہ کورٮ۪ن سۭتۍ کَتھ کران تِتھٕے کٔنۍ اوس سُہ لَڑکَن سۭتۍ کَتھ کران مےٚ باسان لَڑکَن سۭتۍ ما اوس سُہ زیادٕے پہنَس اَصٕل پٲٹھۍ کَتھ کران نہٕ کہ باقٕیَن ہِنٛدۍ پٲٹھۍ نہٕ کِہیٖنۍ نَن پَتہٕ وٕچھ کوٚرے ییٚتَس تہٕ کَرُن کورِنٕے یوت سۭتۍ اَصٕل پٲٹھۍ کَتھ سُہ اوس لٔڑکَن سۭتۍ تہِ اَصٕل پٲٹھۍ کَتھ کران سُہ اوس مطلب واریاہ زیادٕ خو ش اِس اخلاق ٲسۍ تٔمِس نیک اوس بیٚیہِ اوس نہٕ زٔہٕنۍ رُکاوان سُہ کانٛہہ اگر کانٛہہ آرفَن آسہِ ہے تٔمِس تہِ اوس سُہ دِوان مطلب فیٖس اوسُکھ کران نٮ۪صفہٕ کَم اَگر کانٛہہ آرفَن آسہِ ہے تَس اوس نہٕ سُہ فیٖسٕے ہٮ۪وان ہاف اوسُکھ کران اے پٮ۪پرا زٕ پٮ۪پَر ٲسۍ آسان اگر فیٖس اوس آسان سُہ اوس أکۍسٕے پٮ۪پرَس فیٖس ہٮ۪وان تٔمِس دۄنؤنی یَن نہٕ کِہیٖنۍ تِنہٕ اگر کانٛہہ غریٖب آسہِ ہے تٔمِس تِنہٕ اوس نہٕ سُہ فیٖس ہٮ۪وان کِہیٖنۍ تِنہٕ تٔمِس تہِ اوس مطلب سُہ اوس سُہ چھِ اَسہِ زندگی منٛز سُہ اَکھ کاڈِنٮ۪ٹَر یُس اَسہِ واریاہ زیادٕ اہَم روزِ سانہِ خٲطرٕ کیٛازِکہِ سُہ اوس واریاہ زیادٕ اَصٕل تہٕ خوش اخلٲقی